واریاہ یِم پرٲنٛۍ مَطلَب پرون فیشَن آسا یُتھ فیشَن اوس نہٕ کینٛہہ پورٕ پَلو ٲسۍ لاگان أزکہِ مَطلَب تمہِ نِش آز آزکَل چھِ یِم کورِ چھِ آسان یِم کورِ چھِ آسان تِم چھِ لاگان أڑۍ أڑۍ پَلَو تِمَن آسان ژھیٚنمٕتۍ پَلَو لَگٲیِتھ اِنسانَس پرانٮ۪ن پرانٮ۪ن لُکَن چھِ باسان تِم ژھیٚنمٕتۍ مَگَر یِم أزِکۍ چھِ تِمَن چھُ باسان سُہ نو نو فیشَن مَگَر چھُ نہٕ سُہ تِم اصٕل پَلَو آسان کینٛہہ تِم چھِ ژھوٚٹۍ پلو لاگان پَلوو کھۄتہٕ چھُ زیادٕ پان یِوان اسان اتھِ برونٛہہ کالہِ ٲسۍ واریاہ اصٕل پَلَو یِوان لاگنہٕ تِمو مَنٛز ٲسۍ نہٕ جسم تہِ یِوان کورٮ۪ن ہُنٛد اتھِ کینٛہہ لڑکَن ہُنٛد اتھِ کینٛہہ مَگَر آز چھِ یِوان سورٕے کینٛہہ اتھِ اِسلیے امیُک مَطلَب بروٹھٕے ٲسۍ آسان اصٕل پلو أزیُک فیشَن چھُنہٕ اصٕل آسان کینٛہہ